بہٕ چھُس استعمال کران نِکونُک موڈل ڈی سٮ۪ونٹی ٹوٗ ہنڈرنڈ آ بیٚیہِ چھُس بہٕ استعمال کران پنُن فون ون پلس ناین بہٕ چھُس واریاہ حدس تانۍ نِکونس سۭتۍ واریاہ خۄش تِکیٛازِ نِکون ہسا چھُ اکھ سُہ تِم فیٖچر سٮ۪ٹ پرووایڈ کران یِم مےٚ أکِس کمس پرایزس پٮ۪ٹھ تو اگر أسۍ أمۍ کِس کمپیرِزنس منٛز باقٕے کیمراز ؤچھہوٚکھ تہٕ تِم چھِ واریاہ زیادٕ درٛوگۍ اگر تِم سیم فیٖچٲرزو سۭتۍ وٕچھوہوٚکھ سیم فیٖچٲرز اگر أسۍ کرو کنسڈر تو بس فون چھُس بہٕ استعمال کران ون پلس ناین تِکیٛازِ یتھ چھِ پیی اگر تۄہہِ ون پلسس مُتعلِق اگر تُہۍ بوٗزِو یا اگر تُہۍ پٔرِو یہِ چھُ واریاہ زیادٕ اِنوٮ۪سٹِڈ آسان کیمراہس منٛز بیٚیہِ یۄس تہِ کیمرا ٹٮ۪کنالوجی چھِ یتھ فونس یہِ چھِ ہیسل بلیڈٕچ یوس واریاہ بٔڑ کیمرا کمپنی چھِ تِم چھِ واریاہ پریٖمیم کیمراز بناوان تو یہِ چیٖز پننس چندس منٛز آسُن تہٕ بیٚیہِ کُنہِ تہِ وِزِ فوٹو تُلنہٕ خٲطرٕ چھُنہٕ مےٚ زیادٕ ہٮ۪کُن کینٛہہ مےٚ چھُ بس اکھ فون کڈُن فون کٔڑِتھ فوٹو تُلُن البتہ وۄنۍ اگر کُنہِ ساتن آسہِ دوٗر گژھُن یا کیٛاہ آسہِ گژھُن بہٕ ہٮ۪کہٕ پنُن فو یہِ کیمرا تھوٚد کیمرا پانس سۭتۍ تُلِتھ تو تِہُنٛد تمیُک استعمال کٔرتھ